ہیٚلو اسلام وعلیکُم تُہۍ چھُو حظ ٹھیٖک بِلال احمد چھُو حظ ژٕ وَن تہٕ حظ مےٚ تُہۍ چھُوا زٔمیٖنٛدار چھُ حظ تُہۍ ژٕ وَن تہٕ حظ مےٚ حظ اوس بیٛوٚل ضروٗرت تہٕ یہِ مےٚ اوس گاسہٕ بیٛوٚل اوسُم ضروٗرت زمیٖن بیٛوٚل اوسُم ضروٗرت کھاد ٲسٕم ضروٗرت یہِ ژٕ وَن حظ مےٚ اَتھ کیٛاہ حظ گژھان ریٹ بیٛٲلِس یہِ ژٕ کٔہۍ حظ چھُکھ کٕنان یہِ تہٕ ترٛوڈٕ کٔہۍ حظ چھُ فُل ترٛوڈٕ کٔہۍ حظ چھُ کٕنان تہٕ تہٕ کِلوٗ وٲے کیٛاہ حظ چھُکھ ژٕ کٕنان اَہَن حظ مےٚ اَکھ حظ چھِ سَفید بیٛوٚل آسان بیٚیہِ چھِ آسان سُہ ہُہ بیٚیہِ چھِ بیٛاکھ قٕسٕم آسان اَتھ منٛز یُس حظ سُہ مطلب آرجِنَل آرجِنَل بیٛوٚل گوٚژھ مےٚ آسُن یَتھ زمیٖنَس خٲطرٕ بیٚیہِ یَتھ اَہَن حظ ہاکہٕ بیٛوٚل تہٕ حظ بیٚیہِ حظ گوٚژھ گاسہٕ بیٛوٚل تہِ آسُن مگر اَصٕل حظ آرجِنَل بیٛوٚل اَہَن حظ آرجِنَل بیٛوٚل گوٚژھ مےٚ آسُن یہِ سُہ بَنہِ حظ ژےٚ نِش ہاکہٕ بیٛوٚل کٔہۍ حظ چھُکھ ژٕ کٕنان کِلوٗ پٲٹھۍ تہِ یہِ اَچھا نَمَتھ رۄپیہِ یہِ یُس گاسہٕ بیٛوٚل چھُنہٕ حظ سفید بیٛوٚل گاسہٕ بیٛوٚل سُہ کٔہۍ حظ چھُ گژھان اَچھا شیٖتھ رۄپیہِ یہِ کۄینٛٹَل وٲدی کٔہۍ حظ چھُ کٕنان تُہۍ فُل ترٛوڈ فُل ترٛوڈَس منٛز کوٗتاہ حظ چھُ آسان اَچھا وُہ کِلوُن کٔے حظ چھُ ژٕ کٕنان اَچھا ژےٚ نِش چھِ حظ بیٚیہِ یہِ مُجہٕ بیٛوٚل چھُنا ژےٚ نِش گۄگجہٕ بیٛوٚل بَنہِ حظ اَچھا مطلب ہَرٕ کانٛہہ قٕسٕم بیٛوٚل بَنہِ ژےٚ نِش وۅنۍ گژھِ نہٕ حظ تھوڑا بہت کَم کَم زیادٕ کَنسیشَن اَتھ مےٚ مےٚ حظ چھُ واریاہ ضروٗرت بیٛوٚل ضروٗرت وُنکٮ۪س اَسہِ چھِ واریاہ زمیٖن اَسہِ چھِ واریاہ لاگَت لَگان اَتھ تھوڑا بہت گوٚژھ گَژھُن کَنسیشَن اَہَن حظ تِکیٛازِ مےٚ چھِ واریاہ بیٛوٚل ضروٗرت مےٚ چھِ یہِ زمیٖنَس خٲطرٕ تہِ ضروٗرت کھاد واد تہٕ بیٚیہِ چھِ مےٚ یَتھ ہاکہٕ بیٛوٚل تہٕ ضروٗرت مُجہٕ بیٛوٚل ضروٗرت گۄگجہٕ بیٛوٚل تہٕ آسٮ۪م ضروٗرتھٕے تہٕ سِنِس خٲطرٕ پے مےٚ تَمام بیٛٲلۍ پے مےٚ ضروٗرت تہٕ ژٕ حظ کٔرۍزِ مےٚ تھوڑا کَم زیادٕ کَنشیشَن تہٕ تہٕ بہٕ ما یِمہٕ تیٚلہِ تہٕ یِمہٕ بہٕ اِنشاء اللہ پَگاہ ژٕ کیٛاہ چھُکھ وَنان چھُنہٕ حظ ٹھیٖک پتہٕ پَتہٕ حظ کٔرۍزِ اَدٕ کیٚنٛہہ مہربٲنی کٔرِتھ کَنسیشَن اَہَن حظ ٹھیٖک حظ چھِ تیٚلہِ حظ ووتسَے بہٕ پَگاہ